السَلامُ علیکُم مےٚ چھُ ناو مُنَزا بہٕ چھَس روزان سرینَگرٕ اَسہِ چھُ ییٚتہِ پانَس أسۍ چھِ یِم خانٛدَر وانٛدَر چھِ ییٚلہِ اَسہِ آسان چھِ أسۍ چھِ ییٚتہِ زیادٕ تَر وازوانٕے رَنان أسۍ چھِ نہٕ باقٕے باقٕے چیٖز کِہیٖنۍ تہِ رَنان یِم چاینیٖز واینیٖز قٕصہٕ چھِ نہٕ أسۍ رَنان ییٚتہِ کینٛہہ اَسہِ چھُ گَژھِ آسُن وازوان کٲشرٮ۪ن أسۍ چھُ ییٚتہِ وازوان وازوانَس مَنٛز چھُ رِستہٕ گۄشتاب وَغیرہ یِمے چیٖز چھِ أسۍ زیادٕ تَر رَنان وۄنۍ زَن چھُ بیاکھ اکھ چیٖز أسۍ چھِ دَپان یُتھٕے یَکھٕنۍ کھے اتھ پٮ۪ٹھ چھَ نہٕ تٕرٕنۍ تریش چیٚن کینٛہہ تہٕ امہِ سۭتۍ چھُ ہوٚٹ لَگان مگر ییژاہ ہن چھُ پوٚز اتھ چھُ آسان گیٚو ویٚو امہِ سۭتۍ چھُ اِنسانَس ہوٚٹ پٔزی لَگان یا چھِ أسۍ کَران کٲم أسۍ اگر گاڈٕ چھِ نہَ کھیٚوان کُنہِ دۄہ اگر أسۍ گاڈٕ واڈٕ رَنَو گاڈٕ چھِ ییٚتہِ بَڑٕ ماننہٕ یِوان ییٚتہِ چھِ ٹراوُٹ گاڈٕ أسۍ ییٚلہِ ییٚتہِ گاڈٕ چھِ رَنان أسۍ چھِ امہِ پَتہٕ وَنان امہِ پَتہٕ گٔژھۍ نہٕ أسۍ زامُت دۄد اوم دۄد چیٚنۍ کینٛہہ اگر أسۍ ییٚلہِ زامُت دۄد اوم دۄد چھِ چیٚوان امہِ پَتہٕ چھِ اِنسانَس تیٚلہِ نیران تِم سَفید داغ چھِ گَژھان اِس لیے چھِ نہٕ أسۍ ییٚتہِ گاڈَو پَتہٕ زیادٕ تَر یہِ اوم دۄد یا زامُت دۄد چیٚوان کَران کینٛہہ باقٕے اگر أسۍ وازوان وازوان چھِ کھیٚوان تَتھ پٮ۪ٹھ چھُ چَلان تَتھ پٮ۪ٹھ چھِ نہٕ أسۍ گاڈٕ واڈٕ رَنان کینٛہہ اِس لیے چھُ نہِ تِمَن چیٖزَن مَنٛز مَثلہٕ آسان کِہیٖنۍ تَتہِ چھِ أسۍ سورٕے کھیٚوان تَتہِ چھِ سورٕے رَس وَس سورٕے کُنوٚے کھیٚوان تہٕ زیادٕ تَر چھِ أسۍ واز ناٹہ ہن اَنان گَرے صرف چھِ نہٕ أسۍ یَکھنہِ پٮ۪ٹھ زیادٕ تٕرٕنۍ تریش چیٚوان کینٛہہ تمہِ سۭتۍ چھُ نَتہٕ ہوٚٹ سیٚٹھاہ لَگان اِس لیے چھِ نہٕ أسۍ تٕرٕنۍ تریش چیٚوان تَتھ پٮ۪ٹھ کینٛہہ اَلبَتہ یۄس یہِ گاڈٕ واڈ چھِ اتھ پٮ۪ٹھ چھِ أسۍ زیادٕ تَر دَپان نَسہَ اتھ پٮ۪ٹھ گَژھِ نہٕ زامُت دۄد اوم دۄد چیٚون کِہیٖنۍ تہِ